بیڈٕ شیٖٹَس پٮ۪ٹھ چھُ شۄنٛگُن چھُ سٮ۪ٹھاہ مَزٕدار تہٕ بیٚیہِ لُطُف انٛدوز بٮ۪ڈ شیٖٹ چھُ کَمرٕچ زیٖنت بَڈاوان کاٹنُک بیٚڈ شیٖٹ چھُ زیادَے مَزٕدار آسان اَمہِ سۭتٮ۪ن چھِ جِسمٕچ گرمی نیٚبَر تہٕ بیٚیہِ آ ٹھنٛڈی محسوٗس گَژھان اور نٮ۪نٛدرِ منٛز آسٲنی گَژھان اَمہِ سۭتٮ۪ن چھِ سِٹرٛٮ۪س تہِ واریاہ کَم گژھان اِنسانَس اِسلیے چھُ یہِ بغٲر کُنہِ ٹٮ۪نشَنہٕ آرام سان پٲٹھۍ ہٮ۪کان آرام کٔرِتھ